مےٚ چھِ گۄڈنیٚتھٕے وَنو أسۍ یہِ زِ یُس مےٚ پَسنٛدیٖد یعنی کہِ یُس مےٚ سالمو کھۄتہٕ خۄش کِتاب چھِ گَژھان سُہ چھُ اَسہِ اَکھ مذہبی کِتاب یعنی کہِ مُسلمان قومَس چھِ سۄ اَکھ مَذہبی کِتاب تَتھ چھُ ناو قُران یعنی کہِ قرانہِ مجیٖد گوو قُرانہِ مجیٖد پَرنہٕ سۭتۍ کیاہ چھُ گژھان دِلَس چھُ راحت مِلان سوٚکوٗن چھُ یِوان گوٚو یُس بیٚیہِ اَسہِ پَنُن آخرت چھُ سُہ چھِ أسۍ سَواران یعنی کہِ مُستقبِل پَنُن سُہ چھِ أسۍ ٹھیٖک کَران اَمہِ سۭتۍ وَ اگر نہٕ أسۍ قُران پَرو گوٚو اَسہِ چھِ اللہ تعالیٰ تہِ ناخۄش تٔمۍ سۭتۍ یعنی کہِ تٔمِس تہِ چھِ أسۍ خران پَننٮ۪ن گَرِکٮ۪ن تہِ چھِ أسۍ کھَران گوٚو امہِ موٗجوٗب کیٛاہ پَزِ اَسہِ کَرُن زِ أسۍ گَژھو اللہ تعالیٰ ہَس خۄش سُہ سوزِ اَسہِ زیادٕ کھۄتہٕ زیادٕ نعمت بٕلیسِنگس سوزِ زیادٕ کھۄتہٕ زیادٕ اَسہِ پَزِ خۄداے سٕنٛز عِبادَت کَرٕنۍ گوٚو عِبادَت کَرنَس سۭتۍ سۭتۍ کیاہ چھِ اَسہِ قۄران چھِ اَسہِ مطلب پَسنٛدیٖدٕ کِتاب یعنی کہِ خۄش گژھان کِتاب اَسہِ پَزِ قۄران تہِ پَرُن گوٚو قران سٕے ووٚن مےٚ گۄڈٕنیٚتھٕے زِ اَسہِ چھُ دِلَس سکوٗن چھُ مِلان اگر خۄدا نہٕ خاستہ تہٕ کانٛہہ بیٚمار آسہِ گوٚو تٔمِس تہِ چھِ قۄران پَرنہٕ سۭتۍ نِجات مِلان یعنی کہِ دَوا چھُ تٔمِس قۄران پَرنہٕ سۭتۍ مِلان بیٚیہِ خاص کَر امہِ سۭتۍ چھُ پَننِس پانَس یعنی کہِ صاف چھُ روزان پاکھ چھُ روزان گوٚو گَنٛدگی ہُنٛد اَثَر چھُ نہٕ أمِس نزدیٖک واتان کِہیٖنۍ نہٕ گوٚو یہِ چھُ روزان پرٛٮ۪تھ کُنہِ بَلایو بٲزِ بٲلۍ ہَتو مطلب پرٛٮ۪تھ کینٛہہ گنٛدگی نِشَن یہِ چھُ روزان دوٗر تاکہِ زِ یُس اِنسان چھُ تٔمِس پَزَن نہٕ یِم غَلطی کَرٕنۍ کِہیٖنۍ گوٚو چھِ قۄران اَسہِ ہیٚچھناوان زِ آخرت کِتھ کٔنۍ چھُو تۄہہِ تۄہہِ کِتھ کٔنۍ چھُو پَنٕنۍ زِندگی روزُن مان ژٕ کِتھ کٔنیٚتھَن تُہُنٛد حالات کیاہ چھِ یہِ چھِ اَسہِ سورُے قۄرانَس منٛزَن واضح کٔرِتھ أسۍ چھِ أتھۍ عملہِ پٮ۪ٹھ پَکان تہٕ امہِ علاوٕ موٗوی یعنی کہِ فِلمہٕ وغیرہ فِلمہٕ چھَس نہٕ بہٕ وٕچھان کِہیٖنۍ نہٕ گوٚو یِم اَسہِ ٹی وی شو یِم ونۍ ٹی وی یَس پٮ۪ٹھ کانٛہہ تہِ سیٖریَل یِوان چھِ دارا وایِک یا وَنو أسۍ ڈراما کٲشِر پٲٹھۍ یِوان چھِ گوٚو تِم تہِ چھِ اَسہِ کٲشِر پٲٹھی یِوان زُ گوٚو یۄس یہِ کٲشِر چھِ گوٚو یہِ چھِ اَکھ اَسہِ خاص لَنٛگویج گوٚو اَمہِ یۄس یہِ کٲشُر چھِ اَتھ منٛز چھِ مِٹھاس آسان اَکھ أکِس سۭتۍ ہَمسایَس آسان ہَمسایَس سۭتۍ مٲلِس آسان نیٚچوِس سۭتۍ نیٚچو ِس آسان مٲلِس سۭتۍ ماجہِ سۭتۍ آسان گَرِکٮ۪ن سۭتۍ آسان تہٕ ونۍ کیاہ چھُ مےٚ یِمو مَنز پَسنٛد گَژھان زِ مےٚ ووٚن گۄڈٕنیٚتھٕے زِ قۄران چھِ مےٚ پَسندیٖدٕ کِتاب قۄران سۭتۍ چھِ دِلَس راحت مِلان سکوٗن چھُس مِلان گوٚو بیٚماریٚو نِش چھ دوٗر تھاوان اللہ تعالی گنٛدگی نِش چھ اللہ تعالیٰ دوٗر تھاوان گوٚو امہ قۄران پرنہٕ سۭتۍ چھِ یہِ وَجہ گَژھان گوٚو مےٚ چھِ یہِ اَمہِ موٗجوٗب پَسنٛد گَژھان یا یِم شیٖریَل چھِ یعنی کہِ یِمو ڈراما چھِ تِمو سۭتۍ چھِ اِنسانَس وٕچھان زِ زِندگی ہُنٛد طور طٔریق کِتھ کٔنۍ پَزِ اَسہِ کَرُن کیاہ پَزِ اَسہِ کَرُن زِ تَتھ منٛز چھِ ہاوان زِ مٲلِس کِتھ کٔنۍ پَزِ نیٚچوِس پالُن کِتھ کٔنۍ پَزیٚس یا نیٚچوِس کِتھ کٔنۍ پَزِ مٲلِس ماجہِ ہٕنٛز اطاعت کَرٕنۍ بندگی کَرٕنۍ عزت کِتھ کٔنۍ پَزیٚس کَرُن سُہ چھُ تَتھ پٮ۪ٹھ سورُے ہاوان گوٚو تَوَے چھِ مےٚ یِم ڈرٛاما یِم سیٖریَلز یِم چھِ تَوَے گَژھان مےٚ خۄش